وعلیکُم اسلام کتہِ پٮ۪ٹھٕ یہِ چھےٚ ٹیوٗر

گانٛدربل پٮ۪ٹھٕ گژھن گُلمرگ تقریٖباً پانژھ ساس فیمِلی گٲڑۍ چھِ سکارپِیو اہَن حَظ واتن ترین نو نفر واتن اتھ منٛز گٲڑۍ چھِ سیف اسہِ ٲٹھ چھِ تہٕ مگر نَو ہیکو کھ کھٲلِتھ اصٕل پٲٹھۍ کِلومیٖٹر پٲٹھی تہِ گژھٕ تہٕ دۄہ پٲٹھی تہِ ہیکہِ گژھِتھ کینٛہہ یتھ منٛز پرابری یِیِو أسۍ ہیمو ترےٚ ساس رۄپیہِ دۄہس آ یوٚت نِوُن گٲڑۍ تور کسٹمر تیٖل ویٖل تہِ پنُن تیٖل چھُ تراوُن تۄہہِ بہٕ حَظ دِمو صرف گٲڑی یٲژ تۄہہِ اۭں وتہٕ یہِ ٹول وول سُہ گوو تۄہہِ سورُے پنُن سون آسہِ سون آسہِ ڈریور تہٕ گٲڑۍ سُہ یی وٕچھِنہٕ ڈسٹانس حِساب کُنہِ جایہِ چھُ نزدیٖک کُنہِ جایہِ چھُ دوٗر تمی حِسابہٕ یی کرنہٕ واتناوو أسۍ تۄہہِ سۄنہٕ مرگ چھُ گُلمرگ چھُ پہلگام چھُ ہرٕ کُنہِ جایہِ واتناوو کینٛہہ چھُنہٕ سکارپیو چھِ تویرا چھِ اِنوا بنہِ اِنوا سُہ پانژھ شےٚ ہتھ آ امہِ نِش امہِ نِش کمفٕٹِبٕل گٲڑی واریاہ

جۄم تام ہیمو أسۍ ترواہ ساس رۄپیہِ ونۍ یی سُہ گوو مطلب شیرِنگ منٛز چھُ تقریٖباً گژھِ دہ ترواہ شیتھ رۄپیہِ

پنٛدہ شیتھ رۄپیہِ أسۍ گانٛدربلٕے کینٛہہ چھُ کینٛہہ چھُنہٕ پرواے کینٛہہ چھُنہٕ أسۍ أسۍ کُنہِ تہِ ٹایمہٕ